سون گام چھُ زٔمیٖندار یہِ چھُ باغبٲنی پیٚٹھ مُتٲثر یِم چھِ ہمیش بیٚنٛک پیٚٹھ لون نِوان ییٚمہِ سۭتۍ یِم پَنٕنۍ سَنَد بناوان چھِ یِم چھِ بیٚنٛکَس لون ہیٚوان پَتہٕ چھِ نہٕ بیٚنٛکَس ہیٚکان واپَس کٔرِتھ کینٛہہ ییٚمہِ سۭتۍ یِمَن سیٚٹھاہ نۄقصان دیُن پیٚوان چھُ یِم چھِ زیادٕ تَر میوٕ سیٚنتَس سۭتۍ جُڑِتھ پتہٕ چھِ یِم ہردس منٛز پنُن میٚوٕ کٕنان تہٕ لون واپس کران تَمہِ سۭتۍ چھِ یِم یِمَن سیٚٹھاہ نۄقصان دیُن پیٚوان یِہٕنٛدِس میٚوَس چھُ نہٕ سُہ رَقم یِوان یُس تِمَن یُن گَژھِ ہاو یِم سُہ رَقم چھُ نہٕ آسان بیٚنٛک خٲطرٕ واپَس دیُن لایق کینٛہہ بیٚنٛک چھُ سوٗد ہیٚوان یا باپٲرۍ یِم تہِ چھِ سود ہیٚوان تہٕ زٔمیٖندارَن چھُ نہٕ یہِ سوٗد نَکھٕ وَسان اَوَے مۄکھٕ چھُ بیٚنٛک نۄقصان دہ ثٲبِت سَپدان یِتھٕے کٲنٛٹھۍ چھِ باپٲرۍ تہِ سود ہیٚوان اَمہِ سۭتۍ چھُ زٔمیٖندار سیٚٹھاہ کھسارَس منٛز یِوان ییٚمہِ ساتہٕ یہِ زٔمیٖندار لون ہیٚوان چھُ پَننہِ مٲلی یا پَننِس ژونٛٹھیٚن وونٛٹیٚن یا پَنٕنۍ زِندگی بَسَر کَرنہٕ خٲطرٕ چھِ یہِ لون ہیٚوان ییٚمہِ ساتہٕ نہٕ أمِس پَتہٕ یہِ مال اَصٕل پٲنٛٹھۍ یا وَسان چھُ کینٛہہ تہٕ تَمہِ ساتہٕ چھِ أمِس واریاہ نۄقصان واتان تِکیٛازِ یہِ چھُ نہٕ ہیٚکَن بیٚنٛکَس سُہ پَنُن سوٗد واپَس کٔرِتھ کینٛہہ یِمَن چھُ لَگن دَوا چھُ لَگَن یا کھاد واد چھِ لَگان ییٚمہِ ساتہٕ یِمَن ضوٚروٗرَت چھِ آسان یِمَن چھُ نہٕ پَتہٕ سُہ لون آسان ووٚتھمُت نَکھٕ کینٛہہ یِم چھِ نہٕ ہیٚکان پَتہٕ اَصٕل پٲٹھۍ اَتھ باغَس پنٛنِس وٲتِتھ کینٛہہ یِم چھِ نہٕ ہیٚکان پَتہٕ اَتھ ٹایمہٕ ٹایمہٕ پَتہٕ کھاد یا دَوا کٔرِتھ کینٛہہ تِکیٛازِ یِمَن چھُ آسان لون سُہ چھُ آسان نَکھٕ وَسنٕے یۄس أہنٛز گَرٕچ زِندگی تہِ چھِ آسان سۄ تہِ چھِ نہٕ ٹھیٖک پٲنٛٹھۍ پَتہٕ پَکان کینٛہہ اَمہِ لون سۭتۍ چھِ پَتہٕ یِم سیٚٹھاہ خسارَس منٛز یِوان یُس أمَن اگر یِمَن کُنہِ ساتہٕ گَرَس منٛز صرف چھُ نہٕ پَتہٕ اَکھ اِنسان اَمہِ لونہٕ سۭتۍ بَسر گژھان کینٛہہ بٔلکہِ یۄس گَرٕچ سٲرٕے فیملی چھِ آسان سۄ تہِ چھِ پَتہٕ کھَسارَس منٛز واتناوَان یِم تِہٕنٛز ڈِمانٛڈ چھِ آسان تِم چھِ نہٕ پَتہٕ فُلفِل ہیٚکان گٔژھِتھ اگر تٔمِس کُنہِ ساتہٕ أہٕنٛدِس گَرَس منٛز بیٚمار چھُ گژھان سُہ چھُ نہٕ ہیٚکان پانَس اَصۭل پٲٹھۍ علاج کٔرِتھ کینٛہہ یا دَوا وَوا چھُ نہٕ ہیٚکَن تٔمِس ٹایمَس پیٚٹھ اَصٕل پٲنٛٹھۍ میٖلِتھ کینٛہہ یِتھ کٲٹھۍ یِم کُنہِ بُرٕ بیٚمارِ ہُنٛد شِکار سَپدان چھِ یہِ چھُ اَوے ییٚمہِ ساتہٕ اَکھ اِنسان لون چھِ نِوان پنٛنِس ضوٚروٗریت خٲطرٕ مگر اَتھ لونَس چھِ آسان پَتہٕ یہِ ہیٚکہِ نَکھٕ وٲلِتھ مگر اَتھ چھِ آسان تٔمِس چھُ نہٕ یِوان باغُک مُعاوزٕ یا تٔمِس چھِ نہٕ سۄ ریٹھ یِوان کینٛہہ ییٚمہِ سۭتۍ نہٕ یہِ نَکھٕ چھِ ہیٚکان وٲلِتھ کینٛہہ ییٚمہِ سۭتۍ أمِس سۄ باقٕے لایف سفر چھِ گژھان سٲری لایف چھِ زِ سٲری چھِ گژھان کیٛاہ بُرٕ پٲٹھۍ چھِ سۄ گژھان سفر ییٚمہِ ساتہٕ أمۍ سٕنٛز سٲرٕے زندگی چھِ مۄکلن سُہ لون چھُ آسان تِتھٕے کٲٹھۍ تمہِ سۭتۍ چھُ نہٕ پتہٕ سُے اکھ انسان سفر گژھان کینٛہہ بٔلکہِ تمہِ سۭتۍ چھِ گژھان پتہٕ أمۍ سٕنٛز پوٗرٕ فیملی یہِ چھِ اَوے اَمہِ لون نِن کِہ سۭتۍ تِکیٛازِ یُس سون گام چھُ یہِ چھِ زیادٕ تَر زٔمیٖندٲری سۭتۍ وابسطہٕ یُس ییٚتیُک کار وار یا کاشتہٕ گٔری چھِ یہِ چھِ أسۍ ڈِپینٛڈ چھِ سٲری کٕمَن پیٚٹھ ژوٗنٛٹیٚن پیٚٹھے یِم چھِ پَنٕنۍ صَند بَناوَن یِموے ژوٗنٛٹیٚو سۭتۍ ییٚمہِ موٗجوٗب یِمَن پیٚوَن چھُ کیٛاہ لون نیُن مگر تَمہِ لونہٕ سۭتۍ پَتہٕ سُہ نہٕ نَکھٕ وَسُن پنٛنِس مالَس ییٚمہِ ساتہٕ نہٕ اَصٕل مُعاوضہٕ چھِ اَسہِ یِوَان کینٛہہ تَمہِ ساتہٕ چھُ اِنسانَس پَتہٕ سیٚٹھاہ نۄقصان واتان ییٚمہِ ساتہٕ پَتہٕ یہِ لون زیادٕ زیادٕ کھَسان چھُ یِتھ کٔنۍ پَتہٕ اِنس أکِس اِنسانَس واریاہ پرابلِم چھِ گَژھان پَنٕنۍ زِندگی چھِ نہٕ سُہ پَتہٕ اَصٕل پٲٹھۍ ہیٚکان بَسَر کٔرِتھ کینٛہہ یا پَننہِ فیملی ہٕنٛز زِندگی چھِ نہٕ سُہ پَتہٕ اَصٕل پٲٹھۍ پَکناوَان کینٛہہ یِمن واریاہَن مُشکِلاتَن ہُنٛد سامنہٕ چھُ پیٚوان کَرُن مگر یہِ چھِ اَمے لونہٕ سۭتۍ